موسٹہٕ ویلیوٗ چھَس بہٕ گۄڈنٮ۪تھٕے پنٛنہِ فیملی دِوان گۄڈنٮ۪تھٕے مول موج تِمَن چھَس بہٕ زیادٕ ویلیوٗ دِوان کیٛازِکہِ مول موج چھِ آسان سُہ اَکھ سِربوج أکِس ہرکٲنٛسہِ اِنسانَس یُس اگر سُہ چاہے اَکھ اِنسان کَرِ غلطی تہِ مگر مول موج چھِ ہمیشہِ سُہ ہایڈ تھاوان سُہ چھِنہٕ بیٚکِس وَنان کِہیٖنۍ باقٕیَن پٮ۪ٹھ ہٮ۪کو نہٕ ٹرٛسٹہٕ کٔرِتھ کِہیٖنۍ مگر مول موج چھِ سُہ ییٚمِس سۭتۍ چاہے أکِس بَچَس غلطی گژھِ چاہے اَکھ بَچہِ اَصٕل آسہِ چاہے خراب آسہِ مول موج چھِ آسان سُہ اَکھ ٹرٛسٹیبٕل پٔرسَن یُس نہٕ کٲنٛسہِ وَنان کِہیٖنۍ یِم چیٖز سُہ چھِ آلویز یِم چیٖز تھاوان پانَس اَندَر ہمیشہِ چھِ سُہ کوٗشِش کَران اگر خبر کوٗت تہِ بِگڈیومُت آسہِ شُر تاہم تہِ چھِنہٕ سُہ پانَس نِش تٔمِس الگ کَران کِہیٖنۍ سُہ چھِ آلویز تٔمِس تِم فیسَلٹیٖز دِوان تھاوان اٮ۪ویلبٕل ییٚتہِ اگر أسۍ کانٛہہ اَدَر پٔرسَن نِمو تٔمِس دِمو ویلیوٗ سَمٹایمٕز اگر تِمَن سۭتۍ تھوڑا بہت کینٛہہ کَنفِلِکٹٕس یِن تِمَن سۭتۍ تِم ہٮ۪کَن تمی وِز رِشتہٕ ژٔٹِتھ مگر اگر مٲلِس ماجہِ سۭتۍ یا گَرِچَن فیملی بوے بیٚنہِ یِم چھِ آسان یِم چھِ میٛانٮ۪ن نظرَن منٛز ہرکانٛہہ مطلب ساروی کھۄتہٕ زیادٕ ویلیبٕل تھِنٛگ آسان یِم نہٕ مَرنٕکِس دَمَس تانۍ تہِ چھِ گژھان کَٹ کِہیٖنۍ چاہے یِمَن سۭتۍ أسۍ ٹھیٖک پٲٹھۍ تہِ بیٚہمو چاہے کُنہِ ساتہٕ چھِ ہٮ۪کان تہِ اورٕ یورٕ گٔژھِتھ مگر یِہِنٛدۍ یِم ماینڈَس منٛز یِم تہِ یِمَن تھِنٛکِنٛگ چھِ آسان یِم حظ چھَنہٕ گژھان چینٛج کِہیٖنۍ ہر آلویز چھِ مول موج ٮ۪ژھان میون شُر گوٚژھ اَصلٕے بَنُن میون شُر گوٚژھ نہٕ خراب بَنُن سُہ چھِ ہرکانٛہہ فیسَلٹی أمِس شُرِس دِوان ایز کَمپیڈ ٹُو اگر باقٕے رِلیٹِوٕز تہِ وٕچھو رِلیٹِوٕز چھِنہٕ دِوان تیٖژاہ فیسَلٹیٖز اگر رِلیٹِوزَن ہُنٛد دوٚنٕے دۄہَن گژھو مے بی سُہ ہیٚکہِ نہٕ بِیَر کٔرِتھ أکِس اِنسانَس کینٛہہ مگر مول موج اگر شُر کیُتھ تہِ آسہِ مول موج چھِ کَران آلویز بِیَر یِمَن شُرٮ۪ن آلویز سونٛچان اَصٕل ہمیشہِ دِوان اَصٕل اٮ۪جُکیشَن مےٚ چھِ باسان مٲلِس ماجہِ ہیوٗ چھِنہٕ یَتھ دُنیاہَس منٛز کٕہٕنۍ تہِ سُہ اَکھ پٔرسَنٛٹ یُس مطلب اَصٕل پٲٹھۍ ٹرٛیٖٹ کَرِ یُس اَصٕل پٲٹھۍ سونٛچہِ مٲلِس خُدایَس پَتہٕ چھِ آسان دَرجہِ مٲلِس ماجہِ ہُنٛد یُس آلویز یِہٕنٛز سایہِ گوٚژھ ہمیشہِ روزُن سانٮ۪ن کَلَن پٮ۪ٹھ یِم چھِ ساری کھۄتہٕ موسٹہٕ ویلیبٕل چی تھِںٛگِز مطلب پیرَنٛٹٕس چھِ آسان موسٹہٕ ویلیبٕل تِم دُنیاہَس منٛز یِم نہٕ بیٚیہِ تہِ دُبارٕ یِنۍ کِہیٖنۍ دوستی تہِ بَنہِ دُبارٕ رِشتہٕ دٲری تہِ بَنہِ بیٚکِس سۭتۍ مگر یِم چیٖز چھِنہٕ بَنَن مول موج چھِ یِم چیٖز بَنَن نہٕ دُبارٕ دُنیاہَس منٛز کینٛہہ